وعلیکُم سلام اَہَن حظ بہٕ چھَس سیکیٹرٛسٹہٕ آ کوٚت

آ تۄہہِ چھُوا گَرَس منٛز چھُوا حالات ٹھیٖک تۄہہِ ما چھُو تۄہہِ ما چھُو شکھ ما چھوُ شکھ ما چھُو روزان اَگرے مطلب تۄہہِ کیٚنٛہہ کٲم چھُو کَران تۄہہِ ما چھُو پَتہٕ شکھ روزان اَگرَے تۄہہِ اَگرے اَگرَے باتھ روٗم چھِ آسان گژھُن تَتہِ چھُوا تۄہہِ شَکھ روزان مےٚ کورا نَلکہٕ بنٛد نہَ کورا بنٛد یہِ چھُ گژھان اَز اَز چھُ نایِنٹی پٔرسَنٛٹ لُکَن یہِ پرٛابلِم یہِ چھِ گژھان اَمہِ خٲطرٕ تُہۍ تُہۍ ییٖزیٚو میٛٲنِس کِلنِکَس پٮ۪ٹھ بہٕ چھَس ڈِسٹرک ہاسپِٹَل اَپوزِٹ چھُ میٛون کِلنِک تُہۍ ییٖزیٚو توٚتنٕے تُہۍ ییٖزیٚو توٚتنٕے بہٕ چھَس آسان دَہ ٹُو ژور تٔتۍ بہٕ دِمہٕ اَمہِ خٲطرٕ دوا گۄڈ گٔے گژھِ اَتھ کانوسیٚلِِنٛگ کَرنۍ گۄڈٕ کَرہو بہٕ تۄہہِ کَرناوہو بہٕ تۄہہِ کانوسیٚلِنٛگ أکِس دۄن رٮ۪تَن کٔرِو تُہۍ کانوسیٚلِنٛگ تَمہِ پتہٕ وُچھو دۄیہِ دۄیہِ ریٚتۍ پَتہٕ اگر نَے اَمہِ سۭتۍ فرق باسے تہٕ تیٚلہِ چھُ میٚڈِسَن کھیوٚن کینٛژس ٹایمَس یہِ چھُ آسان کورَس اَتھ کھیوٚن آ کانوسیٚلِنٛگ گٔے گۄڈٕ ضروٗری بیٚیہِ گوٚژھ مطلب أنٛدرٕ کٔنی یوٚت گوٚژھ نہٕ بِہُن کیٚنٛہہ نٮ۪بَر کُن گوٚژھ نیرُن اَتھ چَکر تُہی کٔر تُہۍ تُہۍ کٔرِو کٲم تُہۍ کٔرِو کٲم تُہۍ کٔرِو کٲم دوٚپمَے تُہۍ کٔرِو کٲم تُہۍ انٛدَر کُن مٔہ بِہِو تُہۍ ٹوٹلی کِہیٖنۍ اَتھ یوٗتاہ چَکَر آسہِ یوٗتاہ چَکَر آسہِ یوٗتاہ دٮ۪ماغ تیٛوٗتاہ چھُ دٮ۪ماغ یلہٕ روزان ییٚلہِ أنٛدرٕ کَنہِ چھُ بیٚہوان اِنسان تَمہِ سۭتۍ چھِ بُرٕ بُرٕ خیال یِوان تَمہِ سٍتۍ چھُ دٮ۪ماغ بنٛد روزان ٹٮ۪نشَن گوٚژھ نہٕ ہیٚون ٹوٹلی کِہیٖنۍ اَمہِ خٲطرٕ گوٚژھ کَرُن کٲم أنٛدرٕ کَنہٕ نہٕ بِہُن کِہیٖنۍ نیٚبر نیرُن تُہۍ ییٖزیٚو میٛٲنِس کِلنِکَس پٮ۪ٹھ تۄہہِ کَرہو بہٕ تٔتی گایِڈ کیٛاہ چھُ کَرُن پتہٕ بہٕ کَرہو تۄہہِ تٔتی کانوسیٚلِنٛگ دۄن رٮ۪تن خٲطرٕ دِمہو بہٕ تۄہہِ سۄ کانوسیٚلِنٛگ دۄیہِ ریٚتۍ پَتہٕ اگر نےَ فرق آیہِ تَمہِ پَتہٕ کَرہو بہٕ تۄہہِ کٲم تَمہِ پَتہٕ دِمہو بہٕ تیٚلہِ میڈِسَن دَہ ٹُو ژور اَچھا بِہِو رۄبَس حوال